ہٮ۪لو اَسَلام علیکُم آ اصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک آ گرِ چھا سٲری ٹھیٖک مےٚ سوٗزِو تُہۍ پنٛداہ کِلوٗ دۄد تہٕ وُہ کِلوٗ ژامن ٹھیٖکھٕے مےٚ ؤنتو ونۍ یہِ کیٛاہ چھِ اتھ ناو دۄدٕ کِلوٗ چھا أسۍ دِاون تٕرٛہ رۄپیہِ تُہۍ چھُنَہ وَنۍ ژتجی رۄپیہِ کیٛازِ دۄدس کھوت ہے نَہ حظ کیٛاہ ژتجی رۄپیہِ حظ چھُ تھاوُن ہے یہِ کہِ گایہِ چھُ یپٲرۍ کھٮ۪ن وٮ۪ن آسان تِم چھِ آسان موٚزوٗر چھِ تِمن لگان تِہُنٛد چھُنَہ سوںٛچُن یی حظ تہٕ توے چھُس بہٕ وَنان ژتجی رۄپیہِ کَرو

بیٚیہِ ژامن کٔے چھِ ژامن کٔے چھِ اَسہِ یِم دِوان ہے اَہن حظ دۄد چھُ پیور أسۍ دِوان یہِ چھُ گایہِ ہُنٛد دۄد تتھ چھَنہٕ مِلاوٹھ وِلاوٹھ کِہیٖنۍ اَسہِ آسان کیٛاہ باسیو تُہۍ وَنۍ پیور چھا پھٹان وَٹان ما چھُ دۄد ژامن کیُتھ ژامن چھا اصلٕے ژامن چھا اصلٕے ژامن چھِنہَ أسۍ أتھۍ دۄدس بناوان تتھ سَہ چھَ مٔدٕر اَہن حظ مٔدٕر چھا ژامن کِنۍ ٹھیٖکھٕے مزٕ چھُس تُہۍ چھُو کھٮ۪وان پانس رنان چھُوٕ گرِ کَتھ دۄدس حظ ہے نَہ حظ دۄد گَژھِ برابر ژتجی رۄپیہِ دۄدس ہٮ۪کو نہٕ أسۍ کَم دۄد چھُ اَسہِ دۄد چھُنَہ ییٚتہِ چھَنَہ لاگتھ چھِنَہ حظ گاون چھِنَہ حظ لاگتھ کھٮ۪ن چھُ تِمن کھٮ۪ن پتہٕ تِمن چھِم تہِ آسن ہوٚتھ منٛز تھاوٕنۍ نَہ سا ییٚتہِ چھُ اوے ووٚنمو ژتجی رۄپیہِ چھُ ٹھیٖک بیٚیہِ چھِ ژامن ژامن تُہۍ وٕچھو کِژھ چھِ آسان یہِ چھُ مُدرُک دۄدس اتھ چھِنہٕ مِلاوٹھ اَتھ چھَنہٕ مِلاوٹھ چھِنہٕ اتھ ٹوٹلی کِہیٖنۍ یہِ حظ چھِ ٹٮ۪سٹ تُہۍ کٲنٛسہِ نِش ٹٮ۪سٹ کر اتھ چھَنہٕ مِلاوَٹھ کِہیٖنۍ حظ اَوے ووٚنٕے مےٚ اتھ چھِ دۄدس چھِ کھالُن اَسہِ تُہۍ روٚٹوٕ یِم ژامنٮ۪س وُہ کِلوٗ دۄدس پنٛدہ کِلوٗ دۄد رو دۄد روٚتوٕ دۄدس پنٛدہ کِلوٗ وَنۍ کٔرۍ زیو اتھ پانے حِساب ژتجی رۄپیہِ دۄدس تہٕ نَہ حظ ژتجی رۄپیہِ کَم نَہ حظ گَژھِ نہٕ مےٚ ووٚنوٕ تُہۍ گۄڈَے یورٕ چھِ رٮ۪تھ حظ مۄکلیو تُہۍ کیٛاہ چھُو وَنان یہِ چھُ نوٚوٕ رٮ۪تھ چِلان یہِ حظ چھُ نوٚوٕے رٮ۪تھ چَلان یہِ چھُ نوٚوٕ رٮ۪تھ چَلان وَنہِ حظ چھُ ژتجی رۄپیہِ حظ چھُ دۄدٕ کِلوٗ ٹھیٖک چھا ٹھیٖک حظ چھُ دۄدٕ کِلوٗ چھُ ژتجی رۄپیہِ